اَسہِ چھُ گَرَس منٛز ٹویٚلِٹ مطلب باتھ روٗم چھُ اَسہِ با گَرَس منٛز ترٛےٚ بۅنمِس پورَس منٛز چھُ زٕ تہٕ پٮ۪ٹھمِس پۅہرَس منٛز چھُ اَکھ تہٕ مےٚ چھُ باسان یِم چھِ واریاہ زیادٕ فٲیدٕ مَنٛد اَسہِ خٲطرٕ یِتھٕ کٔنۍ آسُن باتھ روٗم اَکھ أنٛدرٕ کٔنۍ تِکیٛازِ کُنہِ ساتہٕ چھُ آسان اِنسان بٮ۪مار یا باقٕے چیٖز چھُ آسان اگر نیٚبرٕ کَنہِ آسہِ گَرَس نیٚبرٕ کَنہِ باتھ روٗم تہٕ أنٛدرٕ کَنہِ آسہِ نہٕ باتھ روٗمٕچ فیسَلٹی کِہیٖنٛۍ تمہِ کہِ وَجہ سۭتۍ چھُ یِم بِٮ۪مار آسان تِمَن چھُ واریاہ زیادٕ اِشوٗ گژھان تہٕ مےٚ چھُ باسان یا کُنہِ ساتہٕ چھُ آسان کانٛہہ بٮ۪مار سُہ آسہِ ہیٚرمِس پۅہرَس منٛز تٔمِس گژھِ باتھ روٗم آسُن تٔتی تہٕ کانٛہہ آسہِ بۅنمِس پۅہرَس منٛز تٔمِس چھُ تٔتی بہتر تہٕ مےٚ چھُ باسان أمِس أمۍ اَتھ چھُ واریاہ زیادٕ فٲیدٕ تہٕ یِم فٲیدٕ مےٚ ؤنۍ مےٚ باسان اَتھ چھُ سٮ۪ٹھاہ سٮ۪ٹھاہ فٲیدٕ تہٕ یہِ چھُ واریاہ زیادٕ اِمپاٹَنٛٹ أکِس گَرَس منٛز باتھ روٗم آسُن